وعلیکُم سَلام اَلحَمدُاللہ تُہۍ چھِو حظ ٹھیٖک یہِ کیٛاہ بِہِتھ تُہۍ کیٛاہ کَران نہَ نہَ مےٚ پہچھان ہیٚژٮ۪م یِی وَنُن تُہۍ کٕم او اَچھا کُس طیبہ او اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک طیبہ طیبہ ٹھیٖک چھُو حظ آ شُکُر خۄدایَس کُن تُہۍ چھُوا پانہٕ ٹھیٖک گَرِ چھا سٲری ٹھیٖک کٮُ۪تھ اوس پَتہٕ سُہ ہِیَر کَٹ گوٚمُت پوٚزُے ؤنۍ زیٚو

آ بِلکُل بِلکُل آ مےٚ دِژے مگر تیٚمی ایٚکارڑِنٛگ یُس تۄہہِ سُہ خان مےٚ دوٚپ خانٛدَر چھُو تۄہہِ مےٚ دِژے تِتھٕے کٔنۍ تہٕ خبر کٮُ۪تھ لُک اوسوٕ پَتہٕ گوٚمُت

آ بِلکُل بِلکُل آ مےٚ ووٚنمو نا تۄہہِ تُہۍ گٔژھِو نہٕ زٔہٕنٛے ڈِساپوایِنٛٹ کہِ میٛٲنِس وَجہ سۭتۍ ہمیشہِ کے لیے زیادٕ تَر چھِ کورِ یِوان مےٚ نِش بیٚیہِ ییٚلہِ کانٛہہ کوٗر آسہِ کیٚنٛہہ یہِ کَران یہِ کہِ یہِ ہِش یہِ لایِک یِم ہِیَر آسہِ کَٹِنٛگ کَران نہَ نہَ وۅں کٮُ۪تھ اوس گوٚمُت پَتہٕ اَصٕل اوسا گوٚمُت تۄہہِ آسوٕ أتھۍ پَتہٕ ڈرٛٮ۪س لَگومُت ڈرٛٮ۪سَس پَتہٕ اوس آسٮ۪و مَس وَسا تھوٚمُت یَلہٕ سُہ آ کَنٹیکٹہٕ دیٖزیٚو تہٕ بیٚیہِ بیٚیہِ ہٲوزیٚوکھ لوکیشَن بہٕ کَتٮ۪تھ چھَس آسان آ آ اَصٕل گوٚو اَے اَتھ منٛز کیٛاہ شُکریہ یہِ چھُ سون فرٕض کیٛاہ گوٚو تۄہہِ یہِ چھُ سون فرٕض آ تۄتہِ تُہۍ گٔیِوٕ واریاہ زیادٕ سانہِ سۭتۍ اِمپرٛس بہٕ چھَس واریاہ زیادٕ خۄش اَتھ پٮ۪ٹھ زیادٕ چھِنہٕ آسان اِنسانَس پَتہٕ گژھِ کانٛہہ ییٚلہِ آو دُکانَس پٮ۪ٹھ تٔمِس گژھِ کیٚنٛہہ لارُن آ بِلکُل یہِ چھِ گَژھانٕے تۄہہِ چھُو پَیی پانہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو مٔمی یِمَن ؤنۍزیٚو سارِنِٮ۪ن سلام بہٕ چھَس تھوڑا آوُر اَدٕ کیٛاہ وعلیکُم سلام